ہٮ۪لو اسلام علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ حظ تُہۍ چھُو بانٛڈی پورہ روزان حظ اَسہِ حظ اوس اَتہِ میچ گِنٛدُن تہٕ اَسہِ دوٚپُکھ اَتہِ چھِ آرگٕنایزَر یِہوٚے یہِ چھُ پِچ یِہوٚے مٮ۪نٹین کَران تہٕ اَسہِ ؤنۍ تو اَسہِ کَر گژھِ ٹرٛیک حظ ییٚلہٕ اے مےٚ حظ چھِ اَسہِ حظ چھِ اَہَم میچ وللہ اَسہِ چھِ گانٛدَربَلَس سۭتۍ تھوٚمُت حظ أسۍ تہِ چھِ ییٚتہِ کی بَسکِندَر مطلب مےٚ دوٚپ بہٕ تھاو یِتھَے پٲٹھۍ میچ تہٕ پَتہٕ گوٚژھ نہٕ تۄہہِ تہِ مَہ آسیو تھوٚمُت پَتہٕ گوٚژھ نہٕ ییٚتٮ۪ن کانٛہہ کٕلیش گژھُن تہٕ اَمہِ موٗجوٗب ووٚن مےٚ زون مےٚ مُنٲسِب تہِ بہٕ کَرو تۄہہِ گۄڈٕ فون حظ

وۄنۍ کٔرۍتو حظ مہربٲنی کیٚںٛہہ میچَہ اَکھ دیٖتو اَسہِ فَٹوفَٹ گِنٛدنہٕ تہٕ باقٕے اوس سَہَل ہَتَہ یَتھ چھِ ونٛدٕ اَگر یَتھ پَگہٕے اَگر یَتھ پَگہٕے شیٖن گیُنٛد پَتہٕ پَتہٕ کیٛاہ کَرٕ دوٚپمَے یَتھ چھِ یَپٲرۍ ونٛدٕ یِنہٕ وول اَگر یَتھ شیٖن پیوٚو یا روٗد پیوٚو پَتہٕ کَتہِ یی گِنٛدنہٕ یہِ چھِ آز ونٛدٕ پَتہٕ ہۄکھیٛا گرٛاوُنٛڈ اے وۄنۍ ہَہ چھِ أسۍ تہِ ییٚتہِ کی تہٕ وۄنۍ چھِ اَسہِ تہِ حق وۄنۍ مہٕ وۄنۍ مہٕ کٔرِو تُہۍ اَسہِ یِتہِ ناحق تۄہہِ کٔژ ٹورنَمٮ۪نٛٹ چھِ اَتہِ چَلان حظ تیٚلہِ کٔرۍتو اَسی تیٚلہِ میچ اے دَہ دۄہ حظ چھِ گژھان وللہ واریاہ زیوٗٹھ وۄنۍ کَرُس حظ کیٚنٛہہ مہربٲنی کٔرِتھ وۄنۍ چھُنہٕ حظ تۄہہِ آس پاس کانٛہہ گرٛاوُنٛڈا وونٛڈا اَتہِ کِہیٖنۍ وۄنۍ چھُنہٕ حظ آس پاس کٕہیٖنۍ گرٛاوُنٛڈ اَتہِ

میچ اَکھ دِ حظ اَسہِ گِنٛدنہٕ

وۄنۍ گژھِ نَہ ٹوٹَل اَ ترٛیٚیہِ دۄہہِ بعد تُہۍ چینٛج وینٛج یا نَتہٕ گِنٛدنٲیتو اَسی ٹورنَمٮ۪نٛٹ میچ وَل حظ ٹھیٖک حظ چھِ